زٔمیٖندٲری سۭتۍ چھُ اَسہِ دُکان اکھ چلان تتھ منٛز چھِ اَسہِ موٹرٕ کٕنان واشل مِشیٖن کٕنان کَٹر کٕنان وایَن مِشیٖن کٕنان تِم ہسا چھِ کٕنان أسۍ تہٕ اَسہِ تہِ چھِ رۄپے میلان یِمن تہِ چھُ فٲہِدٕ واتان یِمن نسا چھُ پؠوان بازر گژھُن کینٛہہ اَسہِ تہِ چھِ رۄپیہِ ژور کِراے چھکھ نہٕ پؠوان لاگٕنۍ کینٛہہ چھکھ نہٕ پؠوان لاگٕنۍ اسہِ تہِ چھِ رۄپییہِ ژور بنان تِمن تہِ چھُ آسٲیِش واتان